میٛانہِ خٲطرٕ چھُ واریاہ چیٖز یِم مےٚ ماٹِویٹ چھِ کَران باغبٲنی خٲطرٕ مگر یُس زیادٕ زیادٕ آ اَصٕل چیٖز چھُ یُس مےٚ اَتھ خٲطرٕ ماٹِویٹ کَران بہٕ وَنہٕ تۄہہِ تتھ بارَس منٛز بہٕ یُتھُے لۄکُٹ اوسُس مےٚ اوس واریاہ خۄش کَران یُتھُے بہٕ کانٛہہ اوسَن وُچھان پَنُن آ پَنُن گَرٕکۍ بٲژ چاہے میٛٲنۍ نانۍ ٲس بُڈبَب ٲس مول اوس موج ٲس یِم اوسُکھ بہٕ وُچھان زِ پَنٕنِس باغَس واتان صحی پٲٹھۍ باغبٲنی کَران آ کُلۍ وَوان لۅکٕٹۍ لۅکٕٹۍ پوش وَوان یِم پوٚتُس یُتھُے بٔڈۍ ٲسۍ گژھان دِی تِم ٲسۍ واریاہ خۄش کَران وُچھنَس اَنٛدَر آ پُرسکوٗن انٛدا نَظارٕ اوس آسان سُہ تہٕ سُہ چیٖز چھُ مےٚ روٗدمُت آ ہمیشہ لۄکچار پٮ۪ٹھٕے دٮ۪ماغَس منٛز تہِ آ تَمہِ کہِ وجہ سۭتۍ گوٚوُس بہٕ ماٹِویٹ اَز تامَتھ اگر بہٕ وُنکٮ۪نَس آ اگر مےٚ شوق چھُ وُنکٮ۪نَس باغبٲنی ہُنٛد آ گَرَس منٛز کُلۍ وونُک آ پوش وونُک تَتھ پٔتۍ کِنۍ چھُ یِہَے وجہ کہِ مےٚ اوس یِہےَ اوس میٛٲنِس مٲلِس ماجہِ میٛٲنِس نانہِ بٔڈۍ ببَس آ تِمَن تہِ اوس یِہَے عادت تہِ آ یہِ چھُ واریاہ زیادٕ خۄش کَروُن چیٖز یُتھُے اَکھ اِنسان کُنہِ چیٖزَس پٮ۪ٹھ محنت چھُ کَران پوٚتُس چھُ تمیُک پھل وُچھان آ أکِس اِنسانَس چھُ یہِ آ بَڈٕ اَصٕل تٔمۍ سٕنٛدِ خٲطرٕ تٔمۍ سٕنٛدِس دِلَس خٲطرٕ یُس سُہ نظارٕ آسان واریاہ زیادٕ زَبردست آ مےٚ باسان سُہ چھُ سارِوٕے کھۄتہٕ بوٚڈ چیٖز آ ییٚمۍ بہٕ اَز تامَتھ ماٹِویٹ چھُس کوٚرمُت کہِ بہٕ کَرٕ آ باغبٲنی تَمہِ باوجوٗد چھُ واریاہ وجہ تہِ مگر یُس مین وجہ اوس سُہ ووٚن مےٚ تۄہہِ برٛونٛٹھٕ کَنہِ تہٕ آ بہٕ چھُس اُمید کَران تۄہہِ آسہِ اَتھ پٮ۪ٹھ آ تۄہہِ آسہِ آمٕژ سَمجھ کہِ بہٕ کیٛاہ چھُس یَژھان تۄہہِ ہاوُن تہٕ باوُن